اَلسلامُ علیکُم وَ رحمتہ اللہِ وَ بَرَکاتہوٗ تُہٕنٛد سوال چھُ زِ سانہِ کٔشیٖرِ منٛز کیٛاہ چھِ أسۍ نَوٮ۪ن بَچَن ییٚلہِ تِم زٮ۪وان چھِ کہِ تِمَن کیٛاہ چھُ أسۍ کران گۄڈٕنِکۍ ؤرِی تہٕ یہِ سوال چھُ بَڑٕ اہم تہٕ یہِ سوال نہ صرف چھُ اہمٕے یوت بلکہِ یہِ چھُ اَکھ اِنٛٹَرٛسٹِنٛگ سوال تہِ

ییٚلہِ یَتھ کٔشیٖرِ منٛز بَچہٕ زٮ۪وان چھِ بَچہٕ زٮ۪نہٕ پَتَے چھِ گژھان رِچوَلَن ہُنٛد سِلسِلہٕ شُروع گۄڈٕنٮ۪تھٕے ییٚلہِ بَچہٕ زٮ۪وان چھُ گۄڈٕنٮ۪تھٕے چھِ بانٛگ بانٛگ چھِ پَران لٔڑکَس تہِ تہٕ کورِ تہِ بانٛگہِ برٛۄنٛٹھ چھَنہٕ یِوان بَچَس دۄد تہِ دِنہٕ کِہیٖنۍ چوٗنکہِ ییٚتہِ چھِ میجارٹی اَسہِ مُسلماننٕے ہٕنٛز زیادٕ کٔشیٖرِ منٛز تہٕ اس لیے چھِ ییٚتہِ گۄڈٕنٮ۪تھ بَچَن بانٛگ پران تہٕ بانٛگ پرنہٕ وَرٲے چھُنہٕ ییٚتہِ کٮ۪ن بَچَن یِوان کٕہٕنۍ چیٖز دِنہٕ تہٕ تَمہِ پَتہٕ چھُ بیٛاکھ اَکھ چیٖز یُس ییٚتہِ کٮ۪ن بَچَن کران چھُ تَتھ چھِ وَنان اَمہِ پَتہٕ گٔے سۄنٛدٕر کَرٕنۍ تہٕ سۄنٛدٕر تہِ چھِ یِوان کرنہٕ أمِس بَچَس گۄڈنِکسٕے ؤرِیَس منٛز تہٕ یہِ سۄنٛدٕر چھِ اَمہِ سۄنٛدرِ ہُنٛد چھِ حساب کِتاب یہِ زِ اگرے یہِ لٔڑکہٕ زاو تہٕ تیٚلہِ چھِ کران زٕ کَٹھ وۄنۍ اَگرَے کوٗر ٲس تہٕ تیٚلہِ چھِ کران اَکھ کَٹھ تہٕ اَمہِ سۄنٛدرِ ہُنٛد تہِ چھِ یہِ چیٖز کہِ یہِ سۄنٛدر تہِ چھِ یِوان کرنہٕ یِتھ کَن زِ اَمہِ سۄنٛدرِ ہٕنٛدۍ مازُک حصہٕ چھِ پٮ۪وان دیُن ہمسایَن تہِ تہٕ رِشتہٕ دارَن تہِ تہٕ بیٚیہِ چھِ اَمہِ سۄنٛدرِ ہٕنٛدۍ تہِ ڈِفرَنٛٹ طور طریٖق طور طریٖق چھِ یہِ کہِ کانٛہہ گَرٕ چھُ کران کٲم سُہ چھُ وازٕ أنِتھ وازٕ لاگان تہٕ رِشتہٕ دارَن دعوت کران مگر کیٚنہہ چھِ کران کٲم کیٚنہہ چھِ نیوٗلٕے ماز بٲگراوان واتناوان چھِ رِشتہٕ دارَن تام تہِ تہٕ ہمسایَن تام تہِ تہٕ وۄنۍ یِمَن نہٕ وُسَتھ آسہِ کیٚنہہ تِم کیٛاہ چھِ کران چوٗنٛکہِ أسۍ چھِ مُسلمان تہٕ مُسلمانَن ہٕنٛدۍ خٲطرٕ چھِ اللہ تعالیٰ ہَن واریاہ سٲنۍ قُران پاکَن تھومُت اَسہِ سہوٗلیت سہوٗلیت چھِ یہِ کہِ اگر نَے کٲنٛسہِ آسہِ وُسَتھ کیٚنہہ یہِ کَٹھ کرنَس منٛز تہٕ تِمَن چھُ تھومُت یہِ تہِ کہِ تِم ہٮ۪کَن قُربانَس سۭتۍ تہِ اگر بوٚڑ جانوَر چھِ تَمہِ منٛز اَکھ حصہٕ تھٲوِتھ تہٕ یۄس تِم پتہٕ پنٛنِس بَچَس سۄنٛدر نَکھٕ والَن أتھۍ سۭتۍ اَمہِ پَتہٕ چھُ بیٛاکھ اَکھ چیٖز ییٚمِچ تہِ واریاہ زیادٕ اِمپاٹَنٕس چھِ سانہِ یَتھ کٔشیٖرِ منٛز تِم گٔے زَرٕ کاسنہِ زَرٕ مطلب زَرٕ مطلب گٔے یہِ یُس یہِ گۄڈٕنیُک مَس آسان چھِ بَچَن کَلَس پٮ۪ٹھ یہِ مَس تُلناوُن تہٕ اَتھ خٲطرٕ تہِ چھِ یِوان بَڑٕ احتمام کرنہٕ احتمام چھِ یِوان یِتھ پٲٹھۍ کرنہٕ زِ کیٚنہہ چھِ گژھان اَستانَن پٮ۪ٹھ تہِ کاسان چھِ پنٛنٮ۪ن بَچَن تَتہِ زَرٕ کیٚنہہ چھِ کران کٲم کیٚنہہ چھِ اَنان نٲیِدَس پَنُن گَرٕ تہٕ کاسان چھِ ییٚتی تٔمِس زَرٕ تہٕ یِتھ کَن چھِ گۄڈٕنِکِس ؤرِیَس منٛز آسان أمِس نَوزاد بَچَس واریاہ رِچوَلٕس بیٛاکھ اَکھ رِچوَل چھُ یہِ زِ أسہِ چھِ پٮ۪وان کَرٕنۍ کٲم أسۍ چھِ اَگرَے لٔڑکہٕ اوس تٔمِس چھِ یِوان أتھۍ ؤرِیَس منٛز کَرُن خُتنہٕ تہِ یِوان کرنہٕ أتھی ؤرِیَس منٛز تِکیٛازِ مُسلمانَن چھُ خُتنہٕ کَرُن تہِ واریاہ زیادٕ اِمپاٹَنٹ آسان تَمہِ پَتہٕ چھُ کران کٲم وَنہِ اگر کوٗر آسہِ تہٕ کورِ کیٛاہ چھِ کران کورِ چھِ یِوان أتھۍ گۄڈنِکِس ؤرِیَس منٛزَ زَرٕ کاسنہٕ نہ صرف زَرٕ بلکہِ أمِس چھِ یِوان کَن تہِ ژۄمنہٕ أتھۍ ؤرِیَس منٛز اور پَتہٕ چھِ أمِس بَڑٕ رِشتہٕ دار نانۍ بُڈِبب مُبارکَس یِوان سۄنہٕ سُنٛد دوٗر اَنان أڑۍ اَنان بالی أڑۍ چھِ نَقٕد اَنان تہٕ مُبارَک بادی چھِ دِوان ییٚمِس کورِ غرض چھُ یہِ کہِ سانہِ کٔشیٖرِ منٛز چھِ گۄڈٕنِکۍ ؤری یِمَن بَچَن بَڑٕ یِم یِوان مناونہٕ دۄہ یِوان مناونہٕ باقی وَسلام اَلسلامُ علیکُم وَ رحمتہ اللہ وَ بَرکاتہوٗ